اَسہِ حظ چھِ یَس وَنا اَسہِ حظ چھِ لگان زٔمیٖندٲریہِ ٹۄنگٕر چھِ لَگان بیل چھِ لَگان سرٛمبہٕ چھِ لگان أسۍ حظ چھِ سونٛتہٕ مارچَس منٛز وَسان زٔمیٖندٲری کَرنہِ ہَرُد تانٮ۪تھ چھِ اَسہِ لَگان یِم چیٖز ضٔروٗری یہِ ہسا یہِ اگر وٲر چھِ آسان تَتھ چھِ ٹۄنٛگَر لَگان بیل لَگان جادٕ بوٚڈ زٔمیٖن آسہِ تَتھ چھِ ٹیکٹَر لَگان تَتھ حظ چھِ أسۍ سونٛتہٕ وَوس تھل تھل مَکلاوان پتہٕ چھِ رُووان دانہِ دانہِ چھِ لَگان ہَرُد تانۍ لُنان پتہٕ دانہِ وانہِ تُلان چھِس یہِ فصٕل اَمہِ پتہٕ چھِ اَنان بیٚیہِ ٹیکٹَر پتہٕ حظ چھِ کران کٲم وَوان چھِس گاسہٕ گاسہٕ چھِ مو تھَو لُنان کران یہِ چھِ لَگان اَسہِ پتہٕ ؤرِیَس گُپنَن یہ ہسا یہِ خۄشِک یہِ گاسہٕ لَگان تَمہِ پتہٕ حظ لاگان بیٚیہِ اَتھ ٹیکٹَر بیٚیہِ چھِ لَگان اَتھ یِتھَے پٲٹھۍ یہِ سامانہٕ ضوٚرَتھ ٹۄنٛگٕرۍ چھِ لگان شیرٕنَہ خٲطرٕ رمبہٕ چھِ لَگان بیل چھِ لَگان پَنٛجہِ چھِ لگان یِم یِم چیٖز چھِ لَگان اَسہِ ؤری کِس ؤرِیَس چھِ آسان اَسہِ یِم اَتھسٕے کٮ۪تھ پتہٕ حظ چھِ أسۍ گنٛڈٕ رُوان ٲلٕوٕ رُوان مَٹَر وَوان ہاکھ وَوان تِم پھٔہ تِم چیٖز چھِ أسۍ پتہٕ یِمَن گُپنَن ترٛاوان یہِ ہسا یہِ دان گاسہٕ تہِ جیٚوی گاسہٕ تہِ اَمہِ پتہٕ چھِ بیٛاکھ فَصٕل تہِ وَوان سُہ تہِ لَگان تَمہِ پتہٕ چھِ وۄنۍ کران کٲم مَکٲے وَوان گَنٛڈٕ وَوان رُہَن وَوان جیٚوی گاسہٕ وَوان یِم یِمَے یِمَے رازما وَوان تہٕ مَٹَر وَوان سٲری چیٖز چھِ أسۍ کران اَتھ زٔمیٖنَس سۭتۍ ہَسا چھِ اَسہِ ؤری کِس ؤریَس آسان آوٕریٛارَس سۭتی تہٕ مگر یِم ٹیکٹَر حظ چھِ اَنان اَسۍ ییٚلہِ بوٚڈ زٔمیٖن آسہِ تَتھ چھِ لَگان ٹیکٹَر ٹۄنٛگٕر تہِ لَگان ٹیکٹَر تہِ لَگان یہِ پَنٛجہٕ اَنان ژھۄٹ تُلنہٕ خٲطرٕ پتہٕ حظ چھِ لَگان تَتھ ژھۄٹ تُلنَس سۭتۍ تہِ یہِ ٹایَم یِتھَے پٲٹھۍ حظ چھِ اَسہِ یِمَے یِمَے چیٖز لَگان چھِ اَسہِ ضوٚرَتھ آنٛگنَس منٛز آسہِ وٲر کَرٕنۍ اَتھ تہِ چھِ لَگان ٹۄنٛگٕرۍ بیل لگان چھِ اَسہِ ضوٚرَتھ اَتھ یِم چیٖز چھِ اَسہِ لَگان بوٚڈ زٔمیٖن آسہِ تَتھ چھِ لَگان ٹیکٹَر تَتھ پٮ۪وان ژھۄٹھ وَٹُن گَنٛڈٕ رُوٕنۍ وارٮ۪ن رُہَن رُوُن وارٮ۪ن ٲلوٕ رُوُنۍ پتہٕ یِمَو ٹۄنٛگریو سۭتۍ کَڑٕنۍ رَمبَو سۭتۍ کَڑٕنۍ کَھچ وَٹُن سورُے حظ چھُ اَسہِ پٮ۪وان یِتھَے پٲٹھۍ کَرُن ؤری کِس ؤرِیَس ہوٚکھ گاسہٕ چھِ داں گاسہٕ نٮ۪ران سُہ چھِ لَگان وَنٛدَس گُپنَن جیٚوی گاسہِ چھِ نٮ۪ران ہردٕ پتہٕ چھِ لَگان تَمہِ پتہٕ چھِ اَنان پتہٕ بیٚیہِ ٹیٚکٹَر تہٕ لاگان چھِ بیٚیہِ تہٕ وَوان چھِ بیٚیہِ بیٛاکھ فَصٕل یِتھٕے پٲٹھۍ حظ چھِ کران أسۍ چھِ سونٛتھ تام سونٛتھٕ پٮ۪ٹھ سونٛتھ تام چھِ لَگان أسۍ برابر أتھۍ سۭتۍ یِتھَے یِم مَٹَر وَونَس سۭتۍ رازٕما وَونَس سۭتۍ ٲلوٕ رُونَس سۭتۍ گَنٛڈٕ رُونَس سۭتۍ ہاکھ رُونَس سۭتۍ اَمہِ یہِ اَتھ نٮ۪ران چھِ پتہٕ یہِ یہِ چھِ ترٛاوان أسۍ یِمَن جانوَرَن دِوان کھیوٚن تہٕ کران حظ چھِ پانَے أسۍ سورٕے بیٚیہِ بیٚیہِ حظ چھِ یِم رُوانٛگَن تہِ چھِ وَوان رازما تہِ وَوان مَکٲے تہِ چھِ وَوان ٲلوٕ تہِ چھِ وَوان دانہِ تہِ چھِ وَوان جٮ۪وی گاسہٕ تہِ چھِ وَوان مَنواز گاسہٕ تہِ چھِ وَوان یِتھٕے کٔنۍ یِتھٕے کٔنۍ حظ چھِ أسۍ ہر کانٛہہ چیٖز وَوان تہٕ لگان چھِ یہِ سامان اَسہِ ضٔروٗرَتھ ؤری کِس ؤرِیَس آنٛگنَس منٛز کَرَو وٲر وارِ منٛز لَگہِ وٲر اگر لۄکٕٹ آسہِ اَتھ منٛز تہِ چھِ لَگان پٮ۪وان چھِ کھنُن اِمَو چیٖزَو سۭتۍ یِم وٲر کَرٕنۍ تیار